ٲسۍ اگر پننہِ ایریا ہِکٮ۪ن ہاسپٹلن ہنٛز کتھ کرو گۄڑے ونو ٲسۍ اکھ کتھ ییتہِ چھِ انفراسٹرکچرٕچ واریاہ کمی ہر کانٛہہ فیسلٹی چھنہٕ ایٚولیبٕلۍ کینٛہہ صفٲیی تہِ چھنہٕ ہاسپٹلن منٛز کہینۍ آسان ڈاکٹر چھِ اصل مگر زیادٕ ڈاکٹر چھنہٕ کینٛہہ ییٖتیٚاہ آسٕنۍ گژھَن پیشنٹس ڈاکٹر چھِ پیشنٹن سۭتۍ اصل پٲٹھۍ پیش یِوان البتہ انفراسٹرکچرٕچ چھِ واریاہ کٔمی یتہِ چھِ مہمولی دادٮ۪ن پٮ۪ٹھ پیٚوان چنٛدی گڑھ دہلی گژھُن ییٚمہِ خٲطرٕ واریاہ خرچہِ یِوان یُس نہٕ اکھ غریب ایٚفٲڑ ہیٚکہِ کٔرِتھ کینٛہہ بیاکھ چھِ نا ییٚتہِ نا صٲفی آسنہٕ باپتھ پیٚوان گژھُن پرایویٹ ہاسپٹلن منٛز پرایویٹ ہاسپٹلن منٛز تہِ ہسا چھُ واریاہ درٛۄجر تتہِ چھِ فیسلٹی ایٚولیبٕل مگر درٛۄجر چھُ واریاہ گژھن اکھ غٔریب ہیٚکہِ نہٕ تیوٗت ایٚفٲڑ کٔرِتھ کینٛہہ لہذا چھِ ٲسۍ یژھان برونٛٹھ کہِ کھۄتہ چھِ پٔتۍ مہِ کالہٕ پٮ۪ٹھ چھِ تھوڑا واریاہ فرق ہاسپٹلن منٛز آمٕژ البتہٕ وُنہِ چھِ واریاہ انفراسٹرکچرن ہنٛز کٔمی غرض ہر کانٛہہ فیسلٹی گٔژھ ایٚولیبٕل آسٕنۍ تاکہِ اسہِ پیٚیہِ نہٕ مہمولی بٮ۪مارِ پٮ۪ٹھ نیبر گژھُن دہلی گژھُن کینٛہہ روٗد سوال کووِڈ ناینٹیٖنُک یۄس اسہِ واریاہ یہِ چھِ پیی سارنی یہِ کۭژاہ بٔڑ پیٚنڈمِک ٲس أمۍ نی واریاہ جانہٕ نی أمۍ البتہ ٲسۍ کرو پننٮ۪ن ایریا کٮ۪ن ہاسپٹلن ہنٛز کٲم تِمو کٔر واریاہ اصٕل کٲم تِم بیٖٹھۍ ژووُہ گنٹہ ایٚولیبٕل بیٖٹھۍ تِم دۄہ راتھ پیشنٹن ہنٛدۍ موٗجوب تاکہِ جٲنی نۄقصان گوٚژھ نہٕ زیادٕ کرُن کینٛہہ تِمو تھٲو ہر کانٛہہ فیسلٹی ایٚولیبٕل تاکہِ یہِ پینڈامِک گوٚژھ نہٕ زیادٕ پھہلُن کینٛہہ ڈاکٹرو تہِ کوٚر اتھ منٛز وارتیاہ رول ادا سولو تہِ کوٚر واریاہ رول ادا تاکہِ لُکن ہنٛز جان بچن تمو تھٲو صفٲیی ہاسپٹلن منٛز ہر کانٛہہ فیسلٹی تھٲو تِمو ایٚولیبٕل تاکہِ لُکن ہیٚکہِ نہٕ کانٛہہ مشکِلات یتھ امہِ سۭتۍ